ییٚمہِ ساتہٕ بہٕ رایڈ چھُس کَران کانٛہہ چیٖز مِثالے بایِک چھِ اَسہِ گَرِ یُس بہٕ رایڈ چھُس کَران یِتھ پٲٹھۍ بہٕ اورٕ یور چھُس گژھان تہٕ اَتھ منٛز چھِ سیفٹی روٗلٕز چھِ واریاہ تہٕ تم تہِ چھِ مےٚ فالو کَرٕنۍ مِثالے ہیٚلمٹ چھِ آسان مَسٹ تِکیازِ کہِ اگر کُنہِ ساتہٕ اَسہِ کینٛہہ لَگہِ یُس کَلہٕ چھِ سُہ چھُ واریاہ عٲیُل چیٖز آسان اَسہِ چھُ کَلُک پیٚوان واریاہ خَیال تھاوُن تہٕ میٛانہِ حساب ہیلمِٹ یُس چھُ سُہ چھُ واریاہ سیفٹی سیفٹی مطلب اَکھ چیٖز یِم یُس اَسہِ یُس واریاہ اَسہِ یعنی مطلب یُس بَچاو بَچاوان چھِ أسۍ مِثالے أسۍ لٕگے خۄدا رٕچھِن برکھ کُنہِ جایہِ ایٚکسِڈنٛٹ گٔژھِ مگر یُس ہیلمٹ چھِ سُہ چھُ أسہِ بَچاوان واریاہ مَدد کَران بَچاوان ڈاکمیٚنٹٕس چھِ آسان واریاہ یِم ٹریولِنٛگ سۭتۍ سۭتۍ چھِ آسان سۭتۍ تھاوان تہٕ یُس بہٕ چھُس زیادٕ تَر تھاوان سُہ چھُ آسان لایسَنٕس یُس بہٕ سۭتۍ چھُ تھاوان ٹریولِنٛگ وِزِ